نہ بلکل تہِ بہٕ چھُس نہٕ پالتوٗ بلکل جاناوار کٕہٕنۍ پَسنٛد کَران کیٛازِ مےٚ چھُ باسان یِم چھِ یِم جاناوار چھِ آسان یِم چھِ آزاد روزن پانَس گُزارن پَنٕںۍ زندگی پالتوٗ بٔنِتھ یِم بنٛد کرٕنۍ چھِنہٕ مےٚ بلکلٕے پَسنٛد دوٚیِم چیٖز گوٚو یِہِنٛدۍ سۭتۍ چھِ مےٚ باسان یِمَن تہِ چھِ گژھان تھوڑا گرَس منٛز پرٛابلِمٕے مےٚ چھِنہٕ بلکُلٕے یِم پَسنٛد مثال کے طور پر اگرَے بیور تھاو ہَن یا ہوٗن یِم زَن اَسہِ اکثر پالتوٗ تھاوان چھِ یِم پالٕنۍ چھِ مُشکل تِکیٛازِ یِم چھِ اِنسانَس سۭتی پَتہٕ زیادٕ ٹایم گُزاران بہٕ چھُس نہٕ لایک مطلب مےٚ چھُس نہٕ پَسنٛدٕے کَران ہوٗنِس تھَپھ وَپھ کَرٕنۍ مےٚ چھِ باسان یِم ناپاک ناصاف اگر یِم چھٔلِتھ تہِ آسن کینٛہہ تہِ آسن تِکیٛازِ مذہب تہِ چھُ مےٚ منع کَران تہٕ بہٕ چھُس نہٕ یِتھَے کٔٹھۍ چھِ بیور یُس چھُ سُہ چھُ اکثر پَتہٕ یِوان باران واران پھیٚجَن ویٚجَن سُہ چھُنہٕ مےٚ بلکُلٕے پَسنٛد یِتھَے پٲٹھۍ یِم باسے مےٚ یِم چھِ یہِ چیٖز کرنا موٗجوٗب چھِنہٕ مےٚ بلکلٕے پَسنٛد